سٲنِس کۄلگٲمۍ ڈسٹرکٹس منٛز چھِ واریاہ زیادٕ یِم ٹرانسپورٹیشن آپشنز یِمو منٛز ایرپوٹ چھ نہٕ اَتھ منٛز کیٚنٛہہ روڈس چھِ اَتھ منٛز بیٚیہِ چھِ اَتھ منٛز پبلک ٹرانزٹ اینٛڈ بیٚیہِ چھِ اَتھ منٛز ریلویز تہِ یِوان یہِ چھِ أکِس عام موہنوی سنٛدۍ عام یُس موہنیو چھُ آسان عام اِنسان سٕنٛد خٲطرٕ چھ یہِ واریاہ فٲیٚدٕ منٛد تِکیٚازِ یہِ چھُ نہٕ بِچور ہٮ۪کان کُنہِ تہِ تٔمِس چھِ نہٕ پونسہٕ تیٖتیا آسان سہُ ہیٚکہِ ہا کُنہِ پرایویٹ گاڑِ أنِتھ اَمیُک مطلب گوٚو تٔمِس سۭتۍ چھ آسان تٔمِس سۭتۍ چھ واریاہ فٲیدٕ مِلان أمِس چھِ پیوان اَتھ سۭتۍ چیلنج چھِ آسان فار ایگزامپل اَتھ منٛز چھِ کارٕز آسان سومو بَسٕز یِم چھ امیُک چیٚلینجس